کٲشر چھِ اکھ واریاہ میٖٹھۍ زبان یہِ چھِ واریاہ پرٲنۍ زبان امیِکۍ یِم لفظ چھِ تِم چھِ واریاہ مختٔلِف باقٕیو زبانن ہنٛدٮ۪و لفظو نِش اگر أسۍ کتھ کرو ہنٛدِیٕچ اردو وٕچ تِمن سۭتۍ چھِ اتھ کانٛہہ کانٛہہ لفظ رلان مگر باقین زبانن سۭتۍ چھِنہٕ اتھ زیادٕ لفظ رلان کِہینۍ یا اگر وٕچھو سنسکرت فارسی تِمن سۭتۍ چھِ اتھ کینٛہہ رلان کانٛہہ کانٛہہ لفظ مگر باقین زبٲنن چھنہٕ اتھ زیادٕ لفظ رلان کِہینۍ کینٛہہ لفظ چھِ یِم خٲلی أسۍ کٲشِر پٲٹھی یوت چھِ ونان کٲشر پٲٹھی یوت چھِ تِم یِوان لیکھنہٕ تِم چھِ اگر انگلِشس منٛز لیکھو تہٕ تِمن ہیٚکو أسۍ پرونونس کٔرِتھ خٲلی کٲشر پٲٹھۍ تہنٛز پرننسیشن چھِ کٲشر تہنٛد گریمر چھُ کٲشُر تِم ہیٚکہوکھ نہٕ أسۍ بییٚہِ کُنی تہِ زبٲنۍ منٛز لیٖکھِتھ کہینۍ تِکیازِ تِم لفظ چھِ خٲلی کشمیٖرس منٛز بنیمٕتۍ تِم چیٖز چھِ ییٚتہِ استعمال یِوان کرنہٕ تِم چھِ خٲلی کٲشرِ زبٲنہِ سۭتۍ تعلُق تھاوان یہِ چھِ واریاہ میٖٹھۍ زبان یہِ چھِ واریاہ مختٔلِف زبان باقین زبانَن نِش ہنٛدی یَس اردو وس سۭتۍ چھِ اتھ کینٛہہ کینٛہہ لفظ رلان کُنہِ لفظٕچ پروننسیشن چھِ اتھ ہنٛدی یس سۭتۍ رلان یا کُنہِ لفظٕچ پروننسیشن چھِ اتھ اردو وس سۭتۍ رلان مگر اگر أسۍ لیکھنٕچ کتھ کرو لیکھنہٕ چھُ یہِ بالکُل الگ طٔریقس منٛز یِوان یہِ چھُ اردو وس نِش تہِ الگ پٲٹھۍ لیکھنہِ یِوان یہِ چھُ ہنٛدی یِس نِش تہِ الگ پٲٹھۍ یِوان لیکھنہٕ مگر پرنَس منٛز چھُ یہِ تھوڑا رلان ہندی یس سۭتۍ یا اردو وس سۭتۍ مگر کینٛہہ لفظ چھِ تِم یِم نہٕ کُنی زبٲنۍ سۭتۍ چھِ اتھ زیادٕ رلان کہینۍ تِمن ہِنٛز پروننسیشن چھِ بالکُل مُختٔلِف